وعلیکُم اَلسلام شُکُر شُکُر ژٕ چھُکا ٹھیٖک اچھا کَم اچھا ٹھیٖک بِلکُل وٕنۍکٮ۪س گژھِ اٮ۪ویلیبٕل اکھ گژھِ کیل اَم گژھِ آ بیٚیہِ ہیٚکِو یہِ پٔپیٖتا گٔژھِتھ بیٚیہِ گژھِ یہِ کِوی تہِ گژھِ خربُز تہِ گژھن ہٮ۪نٛدوٮ۪نٛد تہِ گژھِ وٕنۍکٮ۪س چھِ یِم چیٖز چھِ وٕنۍکٮ۪س اَسہِ تہِ اٮ۪ولیبٕل ریٹ چھُو باضٲبتہٕ اَگرٕے وٕچھُو تُہۍ وٕنۍکٮ۪س مارکیٹ پرٛایِس سُہ تہٕ وٕنۍکٮ۪س گژھِ کیل گژھِ تَقریٖباً ہَتھ رۄپیہِ پٔر ڈَزٕن اَم گژھِ سَتَتھ رۄپیہِ ہٮ۪نٛدوٮ۪نٛد چھُ گژھان تٕرٛہ رۄپیہِ کے جی خربُز گژھان ژَتجی رۄپیہِ یا کِوی چھُ گژھان ہَتھ رۄپیہِ سُہ تہِ تہٕ بیٚیہِ چھِ باقی بٔرِتھ فرٛوٗٹٕس تِمَن تہِ چھِ مطلب ویریٖڈ ریٹٕس آسان بِلکُل ٹھیٖک چھُ گژھِ گژھِ بیٚیہِ ہسا گژھِ اَمہِ خٲطرٕ تیٚلہِ اَم تہِ روزٮ۪س بہتر کیل تہِ روزٮ۪س اَصٕل یا اَگر تُہۍ یَژھن چھُو اَمہِ کھۄتہٕ بہتریٖن بَناوُن اَم گژھٮ۪س تَقریٖباً پانٛژھ کِلوٗ اَگرَے ہٮ۪نٛدوٮ۪نٛد گژھیو ہٮ۪نٛدوٮ۪نٛد ہٮ۪کوس نہٕ ترٲیِتھ کیٚنہہ یا اَمہِ بدلہٕ ہٮ۪کوس أسۍ ترٲیِتھ کِوی ہٮ۪کوس ترٲوِتھ وایزِ ترٲوِتھ تہٕ بدلٕے حِساب تہِ کیل ہٮ۪کو أسۍ ترٲوِتھ بدلٕے حِساب تہِ تہٕ اَمی حِساب تہِ آوَ سَمٕج بِلکُل مےٚ باسان آز چھِ یِمَے ڈرٛیگن چھُ آز شاٹ مارکیٹَس نَتہٕ گژھِ ہا سُہ تہِ ایویلیبٕل نہ آز چھُ مارکیٹَس منٛز شاٹ پَہم اٮ۪وریج اَسہِ گژھِ زیادٕ گژھِ سُے کیٚنہہ تِکیازِ ریٹ چھِ تھوڑا چھِنہ یہِ فٕلَکچُویٹٕے ریٹ چھِ یہِ گژھِ کَم زیادٕ گژھِ نہٕ یہِ کینٛہہ یہِ گژھِ زیادٕ سے زیادٕ ییٚلہِ گژھِ پنٛداہ شَتھ تام گژھِ تَمہِ ہیوٚر گژھِ نہٕ کینٛہہ بِلکُل ڈِسکاوُنٹ دِمو أسۍ ٹرٛیڈ ڈِسکاوُنٹ دِمو أسۍ دَہ پٔرسنٛٹ مےٚ ووٚن نہ سۄے کَتھَن مطلب مارکیٹ نِش حظ دِمو تۄہہِ أسۍ ٹٮ۪ن پٔرسنٛٹ ٹرٛیڈ ڈِسکاوُنٹ اَلبتہ ییٚلہِ توہہِ کیش کرُن چھُو بَے ہٮ۪نٛڈ پے تہٕ تیٚلہِ میلہِ مٔزیٖد بِلکُل مٔزیٖد مِلوٕ تۄہہِ بیٚیہِ ییٚتہِ بِلکُل حظ بِلکُل حظ اَچھا تَمہِ ساتہٕ آسہِ تَمہِ ساتہٕ آسہِ اِنشاء اللہ تَمہِ ساتہٕ گژھِ ڈٮ۪فنِٹلی اٮ۪ویلیبٕل پرٮ۪تھ کانٛہہ مٔزیٖد تِم گژھن بیٚیہِ زٕ ژور فروٗٹٕس آسَن تَمہِ ساتہٕ ییٚتہِ اٮ۪ویلیبٕل دَچھ تہِ آسِوٕ سنٛگتَر تہِ ہٮ۪کَن ٲسِتھ تَمہِ ساتہٕ پاسِبٕلٹی چھِ سنٛگتَر تہِ ہٮ۪کَن تَمہِ ساتہٕ اٮ۪ویلیبٕل ٲسِتھ نہ اٮ۪ڈوانٕس پیمٮ۪نٛٹ چھِنہٕ کِہیٖنۍ آسان کَرٕنۍ تَمہِ خٲطرٕ ییٚمہِ ساتہٕ چیٖز اٮ۪ویلیبٕل پانہٕ گژھِ تَمہِ ساتہٕ ہیٚکِو تُہۍ پیمٮ۪نٛٹ کٔرِتھ بِلکُل حظ بِلکُل بِلکُل تُہۍ روٗزِو مُطمعیٖن چیٖز آسہِ تَمہِ ساتہٕ اٮ۪ویلیبٕل تۄہہِ کیٚنہہ تہِ پے ضوٚرتھ تَمہِ ساتہٕ تہِ سُہ تہِ گژھِ اٮ۪ویلیبٕل ٹھیٖک چھُ ٹھیٖک چھُ کیٚنہہ چھُنہٕ پَرواے ٹھیٖک چھُ ٹھیٖک چھُ کیٚنہہ چھُنہٕ پَرواے تَمہِ ساتہٕ آسہِ بِلکُل کیٚنہہ چھُنہٕ پَرواے تَمہِ ساتہٕ تہِ بَنہِ پرٛٮ۪تھ کانٛہہ آیٹَم بَنہِ تَمہِ ساتہٕ تہِ ٹھیٖک چھُ السلام علیکُم